گۄڈٕ اوس بیٚنٛک چہِ کامین خٲطرٕ بیٚنٛکس پٮ۪ٹھ پٮ۪وان گژھُن تہٕ تتہِ پننہِ وارِ پرٛارُن یتھ منٛز واریاہ وقت زایہِ اوس گژھان انٹرنٮ۪ٹ سۭتۍ گٔیے بیٚنٛکنٛگ تہٕ ٹرانزاٮ۪کشنٕز واریاہ آسان موبایِل اٮ۪پلکیشنٕز بنایکھ یِمو سۭتۍ اکھ کسٹمر گرِ بِہِتھ چھُ پۄنٛسہٕ سوٗزِتھ تہٕ رٔٹِتھ ہٮ۪کان انٹرنٮ۪ٹ کہِ استعمال سۭتۍ چھُنہٕ أکِس کسٹمرس لۄکچٮ۪ن لۄکچٮ۪ن کامین خٲطرٕ بیٚنٛکس پٮ۪ٹھ گژھُن کینٛہہ آ بہٕ ہسا چھُس یقیٖن کران آن لایِن بیٚنٛکنٛگ پٮ۪ٹھ تِکیٛازِ اتھ منٛز چھِ پنٕنۍ پنٕنۍ پروفایِل بنان تہٕ یتھ پاسوٲڑ سۭتۍ استعمال چھِ ہٮ۪کان کٔرتھ اور امہِ پاسوٲڑ ورٲے ہٮ۪کہِ نہٕ اتھ بیٛاکھ انسان چلٲوِتھ کینٛہہ اور یہِ چھُ اکھ سٮ۪ک سٮ۪کیور سٮ۪ٹ اپ نہ ہٮ۪کہِ امہِ منٛز کٲنٛسہِ پۄنٛسہٕ ٹرانسفر یا رٔسیٖو کٔرتھ نہ بہٕ نسا چھُس وۄنۍ بیٚنٛکس پٮ۪ٹھ گژھان کینٛہہ تِکیٛازِ بہٕ چھُس انٹرنٮ۪ٹ کہِ مددتہٕ سۭتۍ سارے بیٚنٛک چہِ کامہِ گرِ آسٲنی سان کران تہٕ میون ٹایِم تہِ چھُنہٕ زایہِ گژھان کینٛہہ تہٕ بہٕ چھُس تتھ ٹایمس پنٕنۍ پاقٕے کٲم کران